یُس مےٚ دوٚیِم پرٛوڈَکٹ آرڈر اوس کوٚرمُت میٖشو پٮ۪ٹھ سُہ یُتھٕے مےٚ ووت سُہ اوس مےٚ کوٚرمُت آرڈر اَکھ بٕتھِس خٲطرٕ اَکھ کرٛیٖم یُس یُس دانہٕ اوس ژَلراوان سُہ دَن ژَلراوان واجہِ اٮ۪کنی کٕلیَر کرٛیٖم یُتھٕے مےٚ سُہ تَمہِ پٮ۪ٹھ آرڈر کٔر تہٕ سُہ ووت مےٚ گیٹَس پٮ۪ٹھ اَصٕل پٲٹھۍ وارِیاہ زیادٕ اَصٕل پٲٹھۍ تہٕ مےٚ روٚٹ تہِ سُہ پٮ۪کِنٛگ تہِ ٲس تَتھ اَصٕل پٲٹھۍ کانٛہہ چیٖز اوس نہٕ تَتھ اورٕ یور ڈولمُت پھُٹمُت شُٹمُت اوس نہٕ کِہیٖنۍ سُہ اوس واریاہ اَصٕل پرٛوڈَکٹ پٲٹھۍ ووتمُت مےٚ مگر یُتھُے مےٚ سُہ اِستعمال لوٚگ بٕتھِس پٮ۪ٹھ کَرُن مےٚ گٔے نہٕ کٕہۭنۍ کیٚنٛہہ تہِ فرق بٕتھِس مےٚ گٔے نہٕ کانٛہہ فرق بٕتھِس تہٕ تَمہِ سۭتۍ درٛاے مےٚ مےٚ باسے زیادَے دان درٛاے مےٚ تہٕ دانَن گٔے نہٕ کانٛہہ فرق یُس مےٚ مطلب بُرٕ لوٚگ کہِ اگر مےٚ یہِ آرڈَر کوٚر بٕتھِس خٲطرٕ تہٕ یہِ گَژھِ ہے مےٚ فرق کَرٕنۍ مگر تَمہِ سۭتۍ گٔے نہٕ مےٚ کانٛہہ فرق بٕتھِس یُس بہٕ چھَس باقٕیَن وَنان کہِ سُہ ہیوٗ آرڈَر سُہ ہیوٗ چیٖز نہٕ اَنُن کینٛہہ کیٛازِ کہِ تَمہِ سۭتۍ باسیو نہٕ مےٚ بٕتھِس پنٛنِس بٕتھِس منٛز کانٛہہ فرق یِوان تہٕ باسیو مےٚ سُہ کہِ مطلب مےٚ پَزِ سُہ آرڈر واپَس کَرُن